اَکثَر چھِ وٕچھنہٕ آمُت زِ یِم کٔشیٖر ہِنٛدۍ لٕکھ چھِ یِم چھِ پَنُن اَصلی ٹرٛیڈِشنَل پَنُن اَصلی کَلچَر چَیٚنج یَژھَان کَرُن اَکثَر چھِ أسۍ وٕچھان کہِ کٔشیٖر ہِنٛدۍ لٕکھٕے چھِ پَننؠن شُرؠن وَنان کہِ تُہۍ ماسا کٔرِو کٲشرِس منٛز کَتھ کینٛہہ تُہۍ کٔرِو سا اردوٗس منٛز کَتھ تہٕ یہِ چھُ سایِٚنَسی طَور تہِ وٕچھنہٕ آمُت کہِ یِم شُرۍ پَنٕنۍ یۄس سۄ یِمَن مَدَر ٹنٛگ چھِ آسَان مادٕری زبان یۄس زَن چھِ آسَان یِم نہٕ یہِ گۄڈنِکے پؠٹھ ہیٚچھان چھِ کینٛہہ تِم چھِ اَکثر تِمَن منٛز چھِ دَہ پٔرسَنٛٹ کٔمی یِوان تِہنٛزِ قٲبلِیتَس منٛز تہٕ کٔشیٖر ہٕنٛدۍ لٕکھ کیاہ چھِ کَرَان اکثر تِم چھِ پَننؠن شُرؠن وَنَان تُہۍ کٔرِو سا اِنٛگلِش پٲٹھۍ کَتھ تُہۍ کٔرِو سا اردوٗ پٲٹھۍ کَتھ تِم چھِنہٕ تِمَن کٲشُر دِوان ہیٚچھنہٕ کینٛہہ تِم چھِنہٕ تِمَن یَژھان پَننہِ یَتھ سٕٹَیٹ پَننہِ یَتھ رِیاسَت پَنٛنِس پَنٛنِس یَتھ یوٗنِٹ یوٗنیَن ٹَیرِیٹری مُتٕلِق زانُن دِوان کینٛہہ تہٕ اَسہِ پَزِ غورٕ فِکر کَرُن یِمَن کَتھَن مُتٕلِق اَسہِ پَزِ ییٚتِچ یہِ جِیَوگٕرٛیٚفی سانہِ خوٗبصوٗرت کٔشیٖر یۄس زَن چھِ یَتھ منٛز چھِ الگ الگ الگ الگ جایہِ جیسے کہِ پہلگام چھُ سِریٖنگر چھُ سِریٖنَگرَس منٛز چھِ ڈَل لَیک یا وَلَر لَیک چھُ ییٚتہِ سوپور چھُ الگ الگ علاقعہٕ چھِ اَنَنت ناگ واریاہ بدَل واریاہ ڈِسٹرکس چھِ گاندَربَل چھُ ادھَمپور چھِ پرٛؠتھ کُنہِ قٕسمُک اگر أسۍ وَنو پرٛؠتھ کُنہِ قٕسمُک اگر چیٖز آسہِ لَبُن سُہ چھُ کٔشیٖرِ منٛز یِوَان لَبنہٕ ییٚتہِ چھِ خوٗبصوٗرتی تہِ ییٚتہِ چھِ ییٚتِکۍ ییٚتِکۍ لُکھ یِم زَن چھِ تِم چھِ پَننہِ ہاسپِٹیَلِٹی خٲطرٕ مانٛنہٕ تہِ یِوَان تِم چھِ نؠبرِمؠن لٕکَن واریاہ عِزت کَرَان تہٕ واریاہ مَدد کَرَان تہٕ اَسہِ پَزِ اَتھ مُتلِق غور فِکر کَرُن اَسہِ پَزِ یِمَن چا جایَن گژھُن اَسہِ پَزِ ییٚتِچ خوٗبصوٗرتی ایٚکٕسپٕلور کَرٕنۍ تارسَر مارسَر واریاہ واریاہ خوٗبصوٗرت جایہِ چھِ یِم پہلگام ہیٚور چھِ یِم بالٲیی علاقہٕ چھِ تِمَن منٛز چھِ واریاہ چیٖز یِوان لَبنہٕ واریاہ ڈِسکَوریٖز ہیٚکہِ اَکھ اِنسان کٔرِتھ تہٕ أسۍ ہؠکو پَنٕنۍ اَتھ کٔشیٖر سَپوٹ کٔرِتھ اِتھَے پٲٹھۍ تہٕ اَسہِ پَزِ یہِ پَنٕنۍ کٔشیٖر ہُنٛد کَلچَر سَپوٹ کَلچَرَس سَپوٹ دیُن اَسہِ پَزِ نہٕ یہِ کَرُن کہِ اَسہِ پَزِ نہٕ پَننؠن شُرؠن وَنُن کہِ تُہۍ مَسا ہیٚچھو اَتھ مُتٕلِق کینٛہہ اَسہِ پَزِ پَننؠن شُرؠن تِم پَزن اَسہِ مادری زبان ہیٚچھناوٕنۍ تِم پزن اَسہِ یِوان الگ الگ جایَن نِنۍ تِمن پَزِ اَسہِ ہاوٕنۍ کہِ کٔشیٖر کۭژاہ خوٗبصوٗرت چھِ تہٕ ہنٛگتہٕ مَنگٕے چھِنہٕ یَتھ وَنَان کہِ یہِ چھِ جَنٛت اَکھ یَتھ دُنیَاہَس منٛز